مےٚ چھُنہٕ باسان زِ باقِیٚن سَیارَن پؠٹھ چھِ کانہہ زِندٕ چیٖز موٗجوٗد تِکیازِ میون وَجہ چھُ یہِ زِ اِتھ کٔنۍ أسۍ چھِ کَران کوٗشِش زاننٕچ زِ چھا باقیٚن سَیارَن پؠٹھ کینٛہہ جاندار چیٖز موجوٗد تِتھٕے کٔنۍ ہؠکہٕ ہن تِم تہِ یہِ کوٗشِش کٔرِتھ مَگر وٕنیُک تانۍ آو نہٕ اَسہِ نَظرِ تَل کِہیٖنۍ نہٕ نہ آیہِ تِہندِ طَرفہٕ کانٛہہ کوٗشِش نَظرِ وٕچھنہٕ سٲنۍ کوٗشِش چھےٚ جٲری مَگر اَسہِ آو نہٕ تَتہِ کانٛہہ تہِ حٲصلات گٔیہِ نہٕ تَتھ تمے چھُ مےٚ باسان کانٛہہ چیٖز چھُنہٕ باقِیٚن سَیارَن پؠٹھ موجوٗد یُس زِندٕ آسہِ